کٔشیٖر منٛز چھِ مُسلم میجارٹی زیادٕ ییٚمۍ کِنۍ ییٚتہِ اسلام زیادٕ لُکھ چھِ فالو کران لُکھ چھُ ییٚتۍ پانٛژن وقتن ہنٛدۍ نٮ۪مازِ ہنٛدۍ پابنٛد لُکھ چھِ واریاہَن قسمن ہِنٛدۍ ڈرٮ۪س اپ کٔرِتھ آسان مگر زیادٕ تر یِم لُکھ چھِ أمن منٛز چھِ کورِ تِم چھِ ابیا لٲگِتھ آسان لڑکہٕ چھِ قٔمیض شلوار لٲگِتھ آسان یُس تِمن اسلامَن تھوٚومُت چھُ لُکھ چھِ واراہ سمپل تِم چھِ اسلامٕے فالو کران بییٚہِ پنُن دیٖن آسٲنی سان اپناوان